اگر أسۍ پیسنجر بسہِ ہِنٛز کتھ کرو سۄ چھِ آسان واریاہ زیٖٹھ تتھ چھِ سیٖٹہٕ تہِ آسان واریاہ أکِس سیٖٹہِ پٮ۪ٹھ چھِ ہٮ۪کان زٕ نفر تہِ بِہِتھ یا اگر بٔڑ سیٖٹ ٲس تیٚلہِ چھِ ہٮ۪کان ترٛےٚ نفر تہِ بِہِتھ گوٚو اگر فیملی میٚمبر چھِ زٕ یا ترٛےٚ گژھان کُن یا دوس چھِ گژھان یکوٹے گوٚو تِم ہٮ۪کَن أکسٕے سیٖٹہِ پٮ۪ٹھ بِہِتھ تہٕ سفرس دوران ہٮ۪کَن اکھ أکِس سۭتۍ کتھ باتھ اصل پٲٹھۍ کٔرتھ اگر ڈرایور سیٖٹہِ ہِنٛز کتھ کرو سۄ چھِ آسان واریاہ کھُلہٕ باقیَن سیٖٹن ہٕنٛدِ کھۄتہٕ تہٕ بیٚیہِ چھےٚ آسان سۄ سپیشل تِکیٛازِ ڈرایورس نِش چھِ آسان واریاہ چیٖز یتھ منٛز گیر بۄکٕس تہِ چھِ یوان تہٕ اور ڈرایور سٕنٛز سیٖٹ ییٖژاہ کمفرٹیبٕل آسہِ تیوٗت چھُ سُہ ڈرایور ہٮ۪کان گٲڑۍ ٹھیٖک ٹھاکھ پٲٹھۍ پکنٲیتھ اور یُس سفر چھُ روزان سُہ چھ روزان واریاہ اصل یِم لُکھ بسہِ منٛز چھِ سفر کران یُس تٔمن سامان چھُ سۭتۍ آسان تتھ خٲطرٕ چھِ آسان سیٖٹہِ ہیرکنۍ اصل کھُلہٕ جاے بنٲیتھ یتھ منٛز یِم سفر کرن وٲلۍ چھِ تِم چھِ پنُن سامان تتھ منٛز تھاوان اور سُہ چھ تتھیس سیف روزان تِمن چھِنہٕ پننہِ سامانٕچ فکر روزان کینٛہہ اور ییٚمہِ سۭتۍ تِم پننہِ سفرُک چھِ ہٮ۪کان اصل پٲٹھۍ اٮ۪نجاے کٔرتھ اگر پیسنجر بسہِ ہِنٛز دارٮ۪ن ہِنٛز کتھ کرو تتھ چھِ آسان واریاہ دارِ مگر چھِ آسان لۄکچہِ لۄکچہِ اور ہر ایک ہر کُنہِ سیٖٹہِ نِش چھِ آسان اکھ اکھ دٲر یۄس پیسنجر بس چھِ یہِ چھِ پکان ڈیٖزٕلس پٮ۪ٹھ حال فی الحالٕے چھُس بہٕ پننٮ۪ن دوستن سۭتۍ پہلگام گوٚمُت اٮ۪کٕسکرشن پیسنجر بسہِ منٛز یۄس اسہِ ییٚتی پٮ۪ٹھ پننی لوکیلٹی منٛز پٮ۪ٹھ کھٔتۍ تتھ بسہِ أسۍ أسۍ بیٖٹھۍ تتھ منٛز اصل پٲٹھۍ سیٖٹہٕ آسہٕ واریاہ اصل أسۍ بیٖٹھۍ تٔمن منٛز کمفرٹیبٕل تہٕ اووَر آل اگر کتھ کرو پیسنجر بسہِ ہِنٛز اتھ منٛز چھ یِوان سفرس مزٕ اتھ منٛز چھِ واریاہ لُکھ آسان ہٮ۪کان یِتھ اور تٔمن سۭتۍ چھُ اِنسان اکھ أکِس سۭتۍ کتھ کران اور سفرس منٛز چھُ مزٕ یِوان